آداب مےٚ حظ اوس گژھُن سری نگر پٮ۪ٹھ بانڈی پورہ ژوٚوُہمہِ بہٕ حظ اوس یَژھان پَتہ کَرناوُن زِ اَتھ دۄہَس پٮ۪ٹھ کُس کُس گٲڑۍ یا کُس کُس بایِک یا کیٛاہ چھِ اٮ۪ویلیبٕل ییٚمہِ سۭتۍ بہٕ سری نگر پٮ۪ٹھ بانڈی پورہ ہٮ۪کہٕ گٔژھِتھ تُہۍ ؤنِو حظ مےٚ کیٛاہ مےٚ ہیٚکیٛاہ مِلِتھ اَکھ بٔڑ اٮ۪س یوٗ وی گٲڑۍ سری نَگَر پٮ۪ٹھ بانڈی پورہ تام زِ مےٚ چھِ اَکھ پَنُن پان بیٚیہِ واریاہ سامان ییٚتہِ پٮ۪ٹھ بانڈی پورہ نیُن مےٚ چھِ صُبحٲے چہِ شیٚیہِ بَجہِ نیرُن تہٕ مےٚ چھِ سَتھ بَجے تام تور واتُن اگر اَکھ بٔڑ گٲڑۍ یَتھ مہٕ میون سامان واتہِ ہے سُہ تہٕ بیٚیہِ سُہ سُہ گٲڑۍ یُس تھوڑا تیز پَکہِ ہے مِلہِ سُہ گوٚو واریاہ اَصٕل مےٚ چھُ پَسنٛدیٖدہ گٲڑۍ اگر تُہۍ ہیٚکِو دِتھ سکارپِیو یا بیٚیہِ کانٛہہ اٮ۪س یوٗ وی گٲڑۍ یَتھ منٛز اَکھ بہٕ آرام سان ہیٚکہٕ روٗزِتھ تہٕ بیٚیہِ میون سامان تہِ واتہِ آرام سان تُہۍ ؤنۍزیو مےٚ کہِ ژوٚوُہِمہِ کُس کُس گٲڑۍ یا کُس ڈرایوَر ہیٚکِوُن تُہۍ ایٚرینٛج کٔرِتھ تَمی حِسابہٕ کَرٕ بہٕ تیٲری بیٚیہِ چھِ مےٚ ژوٚوُہِمہِ صُبحٲے شےٚ بَجے نیرُن تہٕ بہٕ گژھٕ سَتھ بَجے تام تَتہِ آسُن شُکریہ